اکھ لَچھ اَروَنزاہ ساس ٲٹھ شَتھ اَرنَمَتھ ترٛےٚ لَچھ تُرٛوَہ ساس ترٛےٚ ہَتھ پانٛژھ تٲجی ژور لَچھ ژُوَنزاہ ساس ژور ہَتھ ژُنَمَتھ ٲٹھ لَچھ اَرنَمَتھ ساس نَو شَتھ ژوٚوُہ نَو لَچھ کُنہٕ وَنزاہ ساس ترٛے ہَتھ اَکہٕ وُہ